وعلیکُم السَلام اَچھا اَچھا تۄہہِ کیٛاہ کیٛاہ مٮ۪وٕ چھُ ضوٚرَتھ ییٚتہِ چھِ واریاہ قٕسٕم مٮ۪وَن ہٕنٛدۍ تہٕ تۄہہِ کُس کُس قٕسٕم چھُو ضوٚرَتھ تازٕ چھِ وٕنۍکٮ۪نس ژوٗنٛٹۍ قٕسٕم چھِ ٲٹھ دَہ چٔمبوٗرہ چھِ ڈیٚلِشَن چھِ مَہرٲجی چھِ اٮ۪میرِکَن چھِ واریاہ واریاہ ژوٗنٛٹۍ قٕس نٮ۪برٕ آے کیلہٕ آیہِ کِوی آیہِ سنٛگتَر آیہِ نٔوۍ یِم ماز پوٗتۍ سنٛگتَر تہٕ کِوی چھِ گژھان آزٕ تۄہہِ چھُو ڈَبہٕ وایِز نِنۍ تِم تۄہہِ چھُو کِلوٗ وایِز نِنۍ ڈَبہٕ چھِ گژھان ساڑ ترٛےٚ ہَتھ جِناب تۄہہِ کٔژ ڈَبہٕ چھُو نِنۍ تۄہہِ چھُو نِنۍ ہُہ مطلب تُہۍ چھُو دُکاندار کِن تُہۍ چھُو تۄہہِ چھُو گَرٕ خٲطرٕ أسۍ چھِ بیسِکٔلی چھِ أسۍ ہول سیل تہٕ دِوان رِٹیل تہٕ دِوان تۄہہِ کٔژ ڈَبہٕ چھُو نِنۍ اَگر تُہۍ ڈَبہٕ ٲٹھ دَہ نِیِو بہٕ ہٮ۪کہٕ لٮ۪س کٔرتھ رۄپیہِ دَہ وُہ زٕ پانٛژ ڈَبہٕ چلو اَگر ساڑ ترٛےٚ ہَتھ چھِ ریٹ تۄہہِ گوٚو ترٛےٚ ہَتھ تٕرٛہ رۄپیہِ پٔر ڈَبہٕ ٹھیٖک چھا سنٛگتَر چھِ گژھان آز اَکھ ہَتھ وُہ رۄپیہِ دَرجَن اَہن حظ آ تۄہہِ چھُس سنٛگتَر چھِ آمٕتۍ فِلحال چھُ آمُت سُہ لۄکُٹ سنٛگتَر چھُنا ناگ پُے چھا وَنان کِنہٕ کیٛاہ چھِ تَتھ وَنان بیٚیہِ چھِ آمُت بیٛاکھ سنٛگتَر یُس سُہ ژوٚک چھِ آسان ڈرٛیگَن فرٛوٗٹ تہٕ بَنہِ آ ڈرٛیگَن فرٛوٗٹ تہٕ بَنہِ سُہ تہِ بَنہِ اَسہِ چھُ سراف کٔدلہٕ تُہۍ کَتہِ پٮ۪ٹھ چھُو جِناب اَچھا اَچھا اَسہِ چھِ سراف کٔدلہٕ سرینگرٕ پٮ۪ٹھ دُکان اَگر تُہۍ وِزِٹ کٔرِو أسۍ چھِ آڈر تہِ سوزان کانٛہہ تہٕ فرٛوٗٹ یُس تہٕ تۄہہِ فرٛوٗٹ آسیو نا ضوٚرَتھ کانٛہہ تہٕ فرٛوٗٹ ہٮ۪کو أسۍ تۄہہِ مطلب ڈور سِٹٮ۪پسَن تام واتنٲیِتھ ہے واریاہ ریٹ ٲس واریاہ ریٹ ٲس ییٚتہِ گژھِ تُہۍ وٕچھِو باقٕیَن جایَن تہٕ تُہۍ چُکٲیِو تُہۍ چُکہٕ سنٛگتَر تُہۍ چُکٲیِو تُہۍ کیلہٕ ژوٗنٛٹۍ ریٹَس گژھِ واریاہ